وعلیکُم سَلام آ جِناب بِلکُل جِناب ڈوٗنٮ۪ن تہِ چھِ واریاہ قٕسٕم یِوان تہٕ بادمَن تہِ چھِ واریاہ قٕسٕم یِوان تَتھ منٛز چھُ اَکھ یِوان کاغذ یُس اَتھٕ سۭتۍ چھُ پھُٹان بیٛاکھ گوٚو سُہ چھُ آسان تَمہِ نِش نَرَم سُہ چھُ پٮ۪وان کُنہِ سۭتۍ پھُٹراوُن کانٛہہ ہارڈ چیٖز چھُ پٮ۪وان تَتھ لاگُن یُس وۅنۍ یہِ کاغذی ڈوٗنۍ چھُ سُہ چھُ گژھان گژھان پانٛژھ ہَتھ تہٕ شیٚے ہَتھ تہِ کِلوٗ تہٕ ہُہ بیٛاکھ لوکَل چھِ گژھان ڈاے ہَتھ تہٕ ترٛےٚ ہَتھ تہِ بادَم تہِ چھِ یِتھٕے کٔنۍ گژھان صاف بادَم چھُ گژھان ساس رۄپیہِ کاہ شَتھ باہ شَتھ تہٕ ہُہ چھُ گژھان لوکَل چھُ گژھان یوٚہَے پانٛژھ ژور ہَتھ پانٛژھ ہَتھ یہِ چھُ اِنسانَس پانَس تانٮ۪تھ تُہۍ یُس نِیِو کیٚنٛہہ چھُنہٕ ییٚلہِ تۄہہِ نِنۍ آسنَو تَمہِ موٗجوٗب کَرو کَم کَرہوس کیٚنٛہہ چلو ٹھیٖک چھُ